نَہ سانہِ زٔمینہِ وَرٲے چھِنہٕ بیٚیہِ کُنہِ تہِ پٕلِینیٚٹَس پٮ۪ٹھ لایِف مُمکِن کیٚنٛہہ کِیازِکہِ لایف مُمکِن خٲطرٕ گَژھہِ آبو و ہوا ہَوہُک ایٚویلِبٕلٹی آسٕنۍ یُس نہٕ باقٕیَن پٕلیے پٕلِینیٚٹَن پٮ۪ٹھ چھِ کہیٖنۍ یِم وَجہ زِ زٔمِینہِ وَرٲے چھنہٕ باقٕیَن پٕلینیٚٹَن پٮ۪ٹھ لایَف پاسِبٕل کِہیٖنۍ